بِلکُل اگر أسۍ أزِکِس ٹایِمَس منٛز وٕچھو اَز چھِ اَن ایمپٕلاے کہِ وجہہ سۭتۍ یا واریاہ تِم لایِفہِ ہنٛدۍ تِم ضروٗرِیاتی زِندگی چھِ آسان یِمو سۭتۍ اکھ اِنسان چھُ بِلکُل وٕنکیٚس سِٹریسَس منٛز خاص کَر کہِ یوٗتھ وۄنۍ اگر أسۍ وٕچھو گیمٕز کُس رول چھُ تَتھ مَطلب تَتھ سِٹریسَس کَم کَرنَس منٛز کُس رول چُھ گیمزَن ہُنٛد گیمزَن ہُنٛد چھُ اَکھ اہَم رول تَتھ منٛز تِکیاز گیمٕز یُتھُے کانٛہہ تہِ گیم چھُ اِنسان گِنٛدان سُہ چھُ تمہِ تَتھ منٛز مُلَوَس گَژھان تٔمِس چھُ دٮ۪ماغ تھوڑا فرٛیش ہِیوٗ گَژھان تٔمِس چھُ مَطلب مایِنٛڈ بِلکُل تٔتھۍ گیمہِ سۭتی ڈایوٲٹ گَژھان اینٛڈ تٔمِس چھُ یُس تٔمِس سِٹریس لیوٕل چھِ سۄ چھِ بِلکُل کَم گَژھان اینٛڈ أزِکِس یوٗتھَس اگر بہٕ کَتھ کَرٕ تَتھ چھِ خاص کر امہِ چیٖزٕچ ضرورَت اینجاے کرنٕچ ضرورت پَننہِ لایِفہِ منٛز پَنُن مَطلب سُہ یُس اُوَرآل اسہِ مَطلب أسۍ مینٹینینٕس پَننہِ لایِفہِ ہُنٛد سُہ چھُ أکِس یوٗتھَس خٲطرٕ ضروری اینٛڈ یُس اسہِ یِم تہِ کھیلہٕ چھِ چاہے کِرکیٹ چھُ کَبَڈی چھُ کھو کھو چھُ والی بال فُٹ بال چھِ یِم چھِ اَکھ اَہَم رول نِباوان اَتھ منٛز یا یا أکِس لایِک اگر نہٕ أسۍ گیمٕز گِنٛدو تیٚلہِ چھُ ضروٗری مَطلب یہٕ پَریشٲنی دوٗر کَرنہٕ موٗجوٗب نَشہٕ کَرٕنۍ وۄنۍ گوٚو سُہ چھُنہٕ اَکھ اَصٕل عادَت کینٛہہ وۄنۍ اگر أسۍ وٕچھو کانٛہہ اَصٕل عادت نِباوُن سُہ چھُ سُہ چھُ خٲلی تہٕ خٲلی کھیل اینٛڈ اگر أسۍ گیمزَن سۭتۍ پَنُن مَطلب وابستٕگی تھاوو امہِ سۭتۍ گَژھِ اسہِ واریاہ چیٖز یِن اسہِ واریاہ بینِفِٹٕس یِن اسہِ لایِک یِم اسہِ ڈیولپمینٛٹ کَرن پَنٕنۍ تہِ بیٚیہِ کَرن سٲنِس مایِنٛڈَس تہِ بِلکُل فرٛیش